وعلیکُم اسلام آ بٕے چھُس حِدایَت صٲب کِچَن سامان آ یہِ کِچَن سامان چھِ کٕنان بانہٕ وانہٕ چھِ کٕنان أسی ین اچھا اچھا اسہِ چھُ پرٛتھ کانٛہہ قٕسٕم ایٚویلیبٕل تُہۍ ؤنۍتَو مےٚ کانٹِٹی کۭژا چھِو تۅہہِ ضروٗرت تۅہہِ کٲژا تعداد چھِو ضروٗرت اچھا فار ایٚکزامپٕل تۅہہِ چھُ ضروٗرت پرٛیشَر چھُو ضروٗرت ٹِفن چھُو ضروٗرت تۅہہِ تۅہہِ چھُو پَلیٹ ضروٗرت ترٛامہِ وامہِ چَمچہِ وَمچہِ تَمام سٲری تَمام چیٖز چھِو ضروٗرت تۅہہِ اَدٕ کیٚنٛہہ چھُنہٕ اسہِ نِش چھُ سٲری ایٚویلیبٕل الگ الگ ریٹَن منٛز گَژھَن الگ الگ رَسم بیٚیہِ چھُ پرٛوڈَکٹہٕ اَکھ نَمبر اسہِ آ کیٛاہ چھُو تاش نارِ تاش تاش نارِ چھِ زٕ ترٛےٚ قٕسٕم تاش نارِ چھِ ترٛامٕچ بَنہِ بیٚیہِ سَرتَلہِ ہِنٛز بَنہِ سِٹیٖل بَنہِ یُس تۅہہِ رُکایَرمیٚنٛٹ آسِوٕ تہٕ تیٚلہِ لَگہِ آرام سان تۅہہِ تہٕ بیٚیہِ بَنہٕ نو تۅہہِ مےٚ نِش ماڈٲرٕن قٕسمٕکۍ بانہٕ تِم نہٕ کِہیٖنٛی اگر یِم مطلب آسان چھِ اکثَر ضروٗرت کِچنَس منٛز یِمو سۭتۍ تُہُنٛد کِچَن بَڈٕ آرام سان چَمکہِ ییٚمہِ سۭتۍ تہٕ کیٛاہ کیٛاہ چھُو تۅہہِ ضروٗرت

اچھا اچھا اچھا اچھا اچھا اَدٕ اۭں ٹھیٖک ٹھیٖک سَماوار کوٗتاہ بوٚڈ گَژھِ تۅہہِ آسُن سَماوار

سَماوار چھِ أسۍ رَٹان رُکایَرمیٚنٛٹَس پیٚٹھ وُچھ حظ فار ایٚکزامپٕل اے تۅہہِ چھُو اگر تۅہہِ ضروٗرت چھُ سَماوار تۅہہِ ییٚتہِ چھِ اسہِ ایٚویلیبٕل سماوار اَکھ مگر ییٚلہِ کَسٹمر اسہِ دیی آرڈَر تیٚلہِ چھِ أسۍ تَمی حِساب تٔمِس پَننہِ پَسنٛد اَز چھِ اَکثَر کَران اۭں کَسٹٕمَر پَنہٕ نِس مَرضی حِساب سِلیٚکٹہٕ سَماوار تٔمِس کیُت آسہِ ضروٗرت تٔمِس آسہِ ہا تَتھ نقاش وَقاش ضروٗرَت کیٛاہ آسیٚس کَرُن تہٕ تُہۍ ؤنِو تہٕ اگر تُہۍ یور تہٕ وِزِٹ کٔرِو تُہۍ یِیِو سٲنِس دُکانَس پیٚٹھ ییٚتہِ وُچھِو تُہۍ کِتھۍ چھِو تۅہہِ یہِ ضروٗرَت ییٚتہِ ہاوٕہوو أسۍ تۅہہِ فوٹوٗ سماوارَن ہِنٛدۍ تَمی حِساب پتہٕ دِمہٕ بَنٲوِتھ سماوار أسۍ ڈِیزایِن ہیٚکِو تُہۍ پَننہِ پہ ڈِیزایِن ہیٚکِو تُہۍ پَننہِ طرفہٕ تہِ دِتھ تہٕ بیٚیہِ گَژھِ باقٕے تۅہہِ سورُے ایٚویلیبٕل تہِ ییٚتی کِچنہٕ خٲطرٕ تۅہہِ سامان سورُے ٹیٚنشیٚن مٔہ ہییِو کیٚنٛہہ چَلو ٹھیٖک چھُ او کے